ہیٚلو وعلیکُم السلام تُہۍ چھو حظ ٹھیٖک آ آ بٕے حظ چھُس امیٖن صوب بہٕ چھُس گایڈ امیٖن صوب کشمیٖر پٮ۪ٹھ حظ چھُو حظ یہِ معراج صوب آچھا اہن حظ اہن حظ صحیٖح صحیٖح آ گایڈ حظ چھُس بٕے تہٕ تُہۍ کٔرۍ تو حُکما تۄہہِ کٔر چھُو ترُن تہٕ تُہۍ کٔژَن دۄہن پٮ۪ٹھ تٔرِو گۄڈٕ ؤنۍ تو تُہۍ مےٚ یہوے تۄہہِ کَر چھُو تۄہہِ چھُو ہفتس چھُو پٕلان یہِ چھا حظ ییٚمے ریٚتہٕ کنہٕ یہِ چھُ بیٚیہِ ریٚتہٕ تۄہہِ یور یُن ییٚمے ریٚتہٕ حظ آچھا بیٚیہِ ؤنۍ تو حظ تُہۍ مےٚ یہِ اکھ چیٖز ٲں ٲں ییٚتہِ چھِ واریاہ ٹیٛوٗرِسٹہٕ سپاٹ چھِ ییٚتہِ ییٚتہِ أسۍ مطلب ہیٚکو تُہۍ بہٕ نِتھ گایِڈ

بہٕ حظ ہیٛکو تُہۍ نِتھ ٲں جناب بہٕ حظ ہیٚکو تُہۍ سرینگرس منٛز چھِ اسہِ واریاہ جایہِ چاہے نِشاط چھُ چاہے شالیٖمٲر چھُ چاہے پری محل چھُ سرینگرس منٛز ہیٚکو تُہۍ بہٕ ڈل ول سورے کرتھ اَمہِ باوجوٗد چھِ اسہِ حظ باقی ڈِسٹِرٛکٹ تہِ فار ایٚگزامپٕل اگر حظ تُہۍ وچھو سۄنہٕ مرگ تہِ چھِ اسہِ ییٚتہِ اکھ جاے گانٛدربلس منٛز حظ چھِ یِوان یا چھُو تۄہہِ اکھ آسوٕ تۄہہِ بوٗزمُتٕے پہل ییٚتہِ پہلگام چھُ یور ٹیٛوٗرِسٹہٕ چھِ پسنٛد کران تہِ یُن تہٕ تُہۍ ؤنۍ تو مےٚ اکھ چیٖز حظ کتھ یہِ ٲں تۄہہِ چھُو ستن دۄہن پٮ۪ٹھ حظ یور یہِ ستن دۄہن منٛز حَظ کرناوہو تُہۍ بہٕ ٹیٛوٗر مےٚ باسان ہر کُنہِ جاے نِمو تُہۍ بہٕ أسۍ ہیٚکو سرینگرس منٛز آ ہر کُنہِ جاے نِمو تُہۍ بہٕ یعنی کہِ أسۍ ہیٚکو نایٹ اکھ شِفٹہٕ کرتھ ٲں یعنی کہِ ہیٚکو أسۍ ییٚتہِ ٲں گنڈولا گُلمرگ یتھ حظ چھِ ونان تتہِ تہِ ہیٚکو أسۍ اکھ نایٹ دِتھ آ تتہِ حظ نِمہو تُہۍ بہٕ کرناوہو تُہۍ بہٕ سیر آرام سان تُہۍ ہیزیٛو نہٕ سُہ ٹیٚنشَن کِہیٖنۍ آ تہٕ بس حظ چھِ کٔرنۍ یہٲے کٲم ڈیٹ چھُو تۄہہِ مےٚ کرُن فِکٕس پوٗرٕ کیٚازِکہِ مےٚ حظ چھِ واریاہ وُنٛکیٛس یورٕ یِوان ڈِمانٛڈ تۄہہِ چھُو مےٚ پوٗرٕ ونُن تُہۍ کَمہِ ڈیٹہٕ یِیُِو کٔژِ بجہِ ییُِو کیٚازِکہِ تُہۍ کٔرہو بہٕ ایرپورٹَس پٮ۪ٹھ حظ رٔسیٖو آ ییٚتہِ آ ٲں ٹھیٖک نَہ سُہ حظ چھُ ٹھیٖک بہٕ چھُس دپان مطلب یہِ جایہِ چھِ واریاہ ییٚتہِ جاین ہنٛز چھَنہِ ٹیٚنشن مگر مےٚ چھَنہٕ فٕرصت کہیٖنۍ نَہ حظ مگر مےٚ گوٚژھ تھوڑا میلُن ایٚکزیکٹہٕ ڈیٹ گوٚژھ مےٚ میلُن تُہۍ کمہِ دۄہ ییُِو تُہۍ کٔرِو مےٚ مطلب تُہۍ دیو فی الحال وُچھو تُہۍ پنُن حِساب کیٚاہ روزوٕ بیٚیہِ چھُو تھوڑا کوٛاسٹلی آز گژھان بہٕ چھُس تھوڑا ریٖٹ تہِ چھُس بہٕ زیادٔے پہنتھ ہیٚوان مطلب چھُ مےٚ تھوڑا گژھان کیٚازِ بہٕ چھُسو گۄڈٕنیٚتھٕے تھاوان حظ کلیر کرتھ پتہٕ پگاہ گٔژھوٕ نہٕ تُہۍ ونٕنۍ آ تھوڑا گژھوٕ یہِ درٚوٚگٔے تہٕ مگر بہٕ کٔرٕناوہو تُہۍ ہر کانٛہہ جاے کرناوہو تہۍ بہٕ وِزٹ آرام سان سُہ گژھوٕ نہٕ تمِچ ٹیٚنشن تۄہہِ گژھوٕ فوڈ ووڈ سورُے ٹھیٖک ٹھیٖک

تُہۍ آ تُہۍ دیو تھوڑا کٔرِو تُہۍ پننہٕ جایہِ کرِو تُہۍ یہِ ٲں یہِ پننہِ جایہِ وُچھو تُہۍ یہِ کپٲرۍ کیٛاہ چھُ کیٛاہ کَمہِ دۄہ روزِو تُہۍ ییٚلہٕ مےٚ کرزیٛو تُہۍ واٹٕس اَپ میسیج ٲں کمہِ دۄہ گژھِو تُہۍ فرٛی تہٕ ٲں بہٕ تھاو پنُن پان حَظ فرٛی چھُ نا حظ چھُ نا حظ ٹھیٖک چلو چلو بِہیٛو حظ بہیٛو حظ خۄدایس حوالہٕ